وعلیکُم سلام اَہَن حظ اۭں مےٚ حظ چھِس ترام کٕنان کیٛاہ کیٛاہ چھُو ضوٚرَتھ

اَدٕ کیٚنہہ چھُنہٕ تۄہہِ چھُوٕ یِم ہٮ۪ن کِنہٕ تۄہہِ چھُو رٮ۪نٹَس پٮ۪ٹھ ضوٚرَتھ رٮ۪نٹَس پٮ۪ٹھ چھُو ضوٚرَتھ چھا کیٛاہ کیٛاہ چھُو ضوٚرَتھ تۄہہِ چھُو فُل سٮ۪ٹٕے ضوٚرَتھ اَکھ یہِ آسیو تۄہہِ مہراز سالَس خٲطرٕ اَتھ منٛز چھِ ترامہِ سَرپوش گِلاسہٕ گۄشتاب بولہِ چَمچہٕ پلاو پلیٹ یہِ سورُے چھا تھاوُن یہِ کوٗتاہ چھِ تھاوٕنۍ کۭتیاہ چھِ یِم تھاوٕنۍ کَنٛدکٔر سامان داہ ترامہِ تۄہہِ کۭتیٛاہ یِنَو مہراز سالَس کۭتیٛاہ یِن ژتجی نفر اچھ اچھا اچھا مطلب پَنٛژترٛہ نفر تیٚلہِ تھاوَو تۄہہِ ترامۍ علاوٕے اَکھ تھاوَو تۄہہِ علاوٕے چلو ٹھیٖک چھُ تہٕ وٕ ؤنۍ چھُو تۄہہِ یِمٕے کٔژَن نا کٔژ ترامہِ داہ ترامہِ ضوٚرَتھ کَنٛدکٔر تہِ داہ گٕے تھاوٕنۍ لوکَل لَوکَلَس منٛز آسٕنَو نہٕ زیادٕ کیٚنہہ لوکَلَس منٛز آسیو یِہٕے ترامہِ تہٕ سرپوش باقٕے چھُو نا تُہۍ تھاوان ڈِسپوزَلٕکۍ باقٕے تھٲیِو نا ڈِسپوزَلٕکۍ گِلاس وِلاس چَمٛچہٕ وَمچہٕ تِم چھِنہٕ ضوٚرَتھ کِہیٖنۍ نہ ما چلو ٹھیٖک چھُ تہٕ یہِ بیٚیہِ ما چھُو تۄہہِ کیٚنہہ ضُۄرَتھ یُتھٕے چھُوا ضوٚرَتھ پانَس ما چھُو ماہٕرِنہِ واہٕرِنہِ خٲطرٕ کیٚنہہ باولہٕ وولہٕ ضوٚرَتھ رایِس باوٕل بٔڑ اَدٕ حظ سۄ تہِ چھِ کٔژَن ترامٮ۪ن ہُنٛد سیُن چھُو بَرُن تَتھ ترٛیٚن ترامٮ۪ن ہُنٛد اَدٕ کیٚنہہ چھِنہٕ چلو ٹھیٖک چھِ تہٕ بیٚیہِ تھاوَو بہٕ تاشہٕ نارِ کَنٛدکَرِ تھاوَو بہٕ زٕ تہِ پٔلین تہِ تھاوَو بہٕ زٕ

اَدٕ کیٚنہہ چھُنہٕ دیٖچہٕ ویٖچہٕ تھاوَو دیٖچہٕ تھاوَو بہٕ سُہ چھُو تۄہہِ نیُن یِہٕے سُہ ما چھُ نیُن یَتھ پٮ۪ٹَھ رٮ۪نٹَس پٮ۪ٹھ سُہ چھُو تۄہہِ نیُن سیودُے اَدٕ کیٚنہہ چھُنہٕ چلو ٹھیٖک چھِ پگاہ یِیٖزیو دُکانَس پٮ۪ٹھ تہٕ بیٚیہِ أنۍ زیٚو گا گٲڈیا وٲدیاہ سۭتۍ کیٚنژاہ تہٕ حِساب وِساب کَرَو تٔتی تٔتھۍ منٛز نِیُو بانہٕ وانہٕ تہِ نَتہٕ حظ سوز نِمَو ییٚتہِ پٮ۪ٹھ لوڈ کٮ۪ریرَس منٛز کیٚنہہ چھُنہٕ چلو چلو ٹھیٖک چھُ تہٕ تیٚلہِ ییٖزیو پگاہ کاہ بَجے ہیُو چلو وٕ تھاوَو بہٕ دۄنوٕے تیار کَنٛدٕکٔر تہِ تہِ پٔلین تہِ چلو ٹھیٖک چھُ بِہیُو رۄبَس سوال